سٲنِس عَلاقَس منٛز چھِ ہیٚندۍ مُسَلمان سِکھ روزان یِم چھِ پَن پَنٮ۪ن پَن پَنٮ۪ن مَذہَبَن بَرابَر تٲکیٖد کَران یِتھ کَنۍ مُسَلمان چھ پَننِس دینَس وٲتِتھ مَسجِدَن منٛز پانژھ وَقت نٮ۪ماز پَران تہٕ سٲنِس عَلاقَس منٛز چھِ بانگ تہِ یِوان مایکروفو مایکروفونَس پٮ۪ٹھ دِنہِ ییٚلہِ زَن سِکھ گُردِواراہَس منٛز چھِ پوجا پاٹھ کَران تہٕ تُہنٛد پوجا پاٹھ تہِ چھِ مَیکروفونَس پٮ۪ٹھ پَرنہٕ یِوان یِتھَے کٔنۍ چھِ میٲنِس عَلاقَس منٛز بَٹہِ یمہٕ پَنِٮ۪ن پَنٮ۪ن مَذہبی کٲمہِ مَنٛدرَس منٛز کَران چھِ